ییٚلہِ اَسہِ کُنہِ جاے دوٗر سفرس آسہِ گَژھُن بایکہِ پٮ۪ٹھ یا کُنہِ دۄن ترٛین دۄہن پٮ۪ٹھ ٹیوٗرس آسہِ گَژھُن اَسہِ پَزن پانس سۭتۍ بایکہِ ہُنٛد ہٮ۪لمِٹ جاکیٹ بوٗٹھ تِتھ تُلٕنۍ سۭتۍ یِمن نہٕ نٮ۪برٕ کَنۍ آسہِ دُشوٲری پیٚیہِ تُلٕنۍ کِہینۍ تہِ نہٕ اگر أسۍ تیُتھ بوٗٹھ تُلو اَڑوتے ژھیٚنہِ رایڈنٛگ بوٗٹھ گَژھِ آسُن رایڈنٛگ جاکیٹ گَژھِ آسُن رایڈنٛگ گُلوز گَژھن یِم اَتھٕ پنٛج گَژھن آسٕنۍ سۭتۍ تِتھ چیٖز گَژھن نہٕ سۭتۍ آسٕنۍ کِہیٖنۍ تہِ نہٕ یِم چیٖز اَسہِ نٮ۪برٕ کَنٮ۪تھ وارِیاہ سخت پٮ۪ن وارِیاہ تِہُنٛد مُشکِل پیٚیہِ اَسہِ پَزِ شِنٲختی کارڈ سۭتۍ تُلن چاہے آدھار کارڈ آسہِ یا ایٚلیٚکشن کارڈ آسہِ بیٚیہِ پَزِ اَسہِ نَقٕد پونٛسہٕ تُلن پانس سۭتۍ تِکیٛازِ کُنہِ ساتہٕ چھِنہٕ آسان اے ٹی ایٚم آز نزدیٖک کِہیٖنۍ تہِ نہٕ تَتھ چھِ اسہِ پیٚوان پونٛسن ہٕنٛز ضرورَت تہٕ بیٚیہِ گَژھہِ آسُن اَسہِ پانس سۭتۍ کُنہِ جاے چھِ سِلیٖپِنٛگ بیگ تِکیٛازِ گاڑِ منٛز چھُ ہٮ۪کان اِنسان شۄنٛگِتھ مگر بایکہِ پٮ۪ٹھ چھُنہٕ ہٮ۪کان اِنسان نیدٕر تٔرٲیِتھ کِہیٖنۍ تہِ نہٕ بیٚیہِ گَژھن آسٕنۍ تِم ٹٮ۪نٹ سۭتۍ یِم اکثر ٹیوٗرٕ خٲطرٕ سۭتۍ چھِ نِوان بیٚیہِ تِم لکٕٹۍ مکٕٹۍ چیٖز کھٮ۪نہٕ خۄن چھِ کھٮ۪نہٕ چیٚن خٲطرٕ یا واٹر بوتٕل آب بوتٕل گَژھہِ آسٕنۍ سۭتۍ چیٚنہٕ خٲطرٕ تریش یا تِم بیگ بیگ گَژھن آسٕنۍ سۭتۍ یا کُنہِ جایہِ چھُ روٗد پیٚوان اَسہِ گَژھہِ آسُن رین کوٹ تہِ سۭتۍ تِم سٲری چیٖز گَژھن اَسہِ پانس نِش آسٕنۍ یِم اَسہِ ضرورَت چھِ پیٚوان بیٚیہِ پَزِ اَسہِ بایکہِ تیوٗت تیٖل تھاوُن سۭتۍ یُتھ نہٕ آسہِ کُنہِ جاے تَتھ جایہ اَتھ تیٖل مۄکلہِ کِہیٖنۍ یَتھ جایہِ نہٕ دوٗر دوٗر آسہِ تِلہٕ پمپ نزدیٖک کِہیٖنۍ تِکیٛازِ یہِ چھُ بایکہِ ہُنٛد سَفر اگر أسۍ کُنہِ جاے ہُتھ پٲٹھۍ بیٚہتھ ہٮ۪کو گاڑِ منٛز ہٮ۪کہِ آرام سان بیٚہتھ مگر بایکہِ منٛز ہٮ۪کہِ نہٕ اِنسان تِم چیٖز کٔرِتھ کِہیٖںی تہِ نہٕ یا اَسہِ چھِ آسان لاسن یا آر سی چھِ آسان تِم پَزن اَسہِ سٲری سۭتۍ تُلنہِ یا اِنشورنٕس چھِ آسان تِکیٛازِ یِمن چیٖزن ہٕنٛز چھِ اَسہِ تَتھ جایہِ ضرورَت پیٚوان کُنہِ جایہِ چھِ آسان ٹریفِک وٲلۍ پتہٕ چھِ تِمن سۭتۍ پیٚوان راورُن ٹایِم تہِ گَژھہِ نہٕ اَسہِ پیٚون کَرُن کِہیٖنۍ تہِ نہٕ تِکیٛازِ اگر بایکہِ ہِنٛدۍ وجہ سۭتۍ أسۍ کُنہِ جاے تَتھ جایہِ رٔٹِکھ تہٕ گَژھان چھُ وارِیاہ مُشکِل یا تِتی ترٛےٚ نَفر گَژھن نہٕ تُلٕنۍ بایکہِ پٮ۪ٹھ کیٚنٛہہ مُشکِلن گَژھِ اَکھ نَفر تُلُن بایکہِ پٮ۪ٹھ پٔتۍ کِنۍ بیٚیہِ گَژھہِ ہر جاے ہٮ۪لمِٹ لٲگِتھ پَکُن تِکیٛازِ وَتہِ منٛز چھُنہٕ آسان بروسہٕ کِہیٖنۍ تہِ نہٕ کُنہِ ساتہٕ چھِ ہٮ۪کان ایٚکسیڈنٹ تہِ گٔژِتھ اسہِ کُنہِ جاے بیٚیہِ گَژھہِ ہمیشہِ ییٚلہِ اِنسان گَرِ نیرِ فونس گَژھہِ نہٕ لاک تھاوُن زٕہٕنۍ تہِ چاہے بایکہِ پٮ۪ٹھ آسہِ یا بیٚیہِ کُنہِ پٮ۪ٹھ آسہِ بیٚیہِ گَژھِ کُنہِ جایہِ فون نمبر پنٛنِس چنٛدس منٛز گَژھِ تھاوُن کُنہِ ڈیری پٮ۪ٹھ فون نمبر لِیٚکِتھ چاہے گَریُک آسہِ یا بیٚیہِ کٲنٛسہِ ہُنٛد آسہِ تِکیٛازِ کُنہِ ساتہٕ چھِ ہٮ۪کان وَتہِ منٛز تِژھ مُشکِلات یِتھ اَتھ بایکہِ پٮ۪ٹھ أسی چھِنہٕ ہٮ۪کان تمہِ وِزِ کُنٕے زوٚن تَتھ سَامنہٕ کٔرِتھ کِہیٖنۍ تہِ اَسہِ پَزِ وارِیاہ خیال تھاوُن یِمن چیٖزن ہُنٛد زِ اگر أسۍ گَرِ دَراے أسۍ گَژھو با سامان نیرٕنۍ بایکہِ پٮ۪ٹھ چھِ اَسہِ پَزِ نہٕ یِتھَے کٔنۍ نیرُن کِہیٖنۍ تہِ نہٕ یِمو چیٖزو وَراے اَسہِ گَژھہِ نہٕ نٮ۪برٕ کٔنۍ تِژھن کامٮ۪ن ہٕنٛزۍ سن قٕسم کامٮ۪ن ہٕنٛز دُشوٲری پینۍ تُلںۍ کِہیٖنۍ یِم اَسہِ وَتہِ منٛز مُشکِل چھِ کَران کھڑا اَسہِ پَزِ وارِیاہ تَیٲری سان نیرُن ییٚلہِ أسۍ بایکہِ پٮ۪ٹھ کُنہِ جاے ٹرٛپس یا ٹیوٗرس پٮ۪ٹھ آسو نیران اَسہِ پَزِ پنُن پان تیار کٔرِتھ نیرُن